السلامُ علیکُم تُہۍ چھُو أمی گوز پٮ۪ٹھ تۄہہِ کریو مےٚ آرڈَر مےٚ کریو پیٖزا اَکھ آرڈَر مگر تُہۍ چھُ تۄہہِ ووتوُنہٕ تۄہہِ اوسوُ دوٚپمُت وُہَن مِنٹَن منٛز یا أڑِس گَنٹَس تام واتیو سُہ گَرٕ مگر وٕنیُک تام تہِ ووت نہٕ سُہ کِہیٖنۍ مگر وۄنۍ واتہِ ہے ڈیلؤری ٹایِم پَتہٕ وۄنۍ کیٛاہ فٲیِدٕ آو وۄنۍ ٲسۍ اَسہِ پٔژھۍ کیٚنہہ آمٕتۍ تہٕ تِم درٛاے یِم شُرۍ ٲسۍ بِچٲرۍ ییٚتٮ۪ن بِہِتھ تہٕ تِم درٛاے تِمنٕے اوس کھیوٚن تہٕ تِمَن بدلیو وۄنۍ موٗڈٕے تِم تہِ درٛاے وۄنۍ پنٛنٮ۪ن گَرَن وۄنۍ کیٛاہ فٲیِدٕ یی اگر تُہۍ اَسہِ وۄنۍ سوٗزیوٗ مگر یہِ تہِ چھُنہٕ صحیح گژھان تۄہہِ وَنیو اَسہِ کہِ برابر ٹایمَس پٮ۪تھ گژھِ واتُن وۄنۍ گوٚو یہِ ژیر اَسہِ وۄنۍ کیٛاہ فٲیِدٕ یی اَسہِ اَمہِ چیٖزُک اگر تُہۍ وۄنۍ کیٚنہہ کٔرِو یا اگر کیٚنہہ آسہِ وۄنۍ کیٚنہہ بیٚیہِ کیٚنہہ طریٖٮقہ وۄنۍ اگر کیٚنہہ بیٚیہِ کیٚنہہ گژھِ ہہ وۄنۍ دیٖتو اَسہِ یِم پَنٕنۍ پونسَے واپَس اَسہِ اوس کٔرمٕژ پیمٮ۪نٛٹ تہِ گۄڈَے تہٕ وۄنۍ دِیٖتو اَسہِ یِم پونٛسہٕ واپَس نَتہٕ اگر تۄہہِ باسان چھُو بیٚیہِ کیٚنہہ ہیٚکِو تُہۍ کٔرِتھ تہٕ تیٚلہِ وَنو واتنٲیِو سُہ پیٖزا اگر وۄنۍ توٗرۍ تیٚلہِ اگر بہٕ ڈٮ۪لوری کَرٕ بدل جایہِ تہٕ تیٚلہِ ہیٚکِو تی کٔرِتھ تہٕ تیٚلہِ سوزنٲیتو تِمَن گَرَے سُہ ڈٮ۪لوری یور چھُنہٕ وۄنۍ مےٚ ضوٚرتھ کیٚنہہ تِم بِچٲرۍ شُرۍ تہِ درٛاے وۄنۍ کیٛاہ فٲیِدٕ چھُ مےٚ یور أنِو تُہۍ مےٚ یہِ پیٖزا اگر توٗرۍ واتنٲیِو تہٕ سُہ اوس زیادٕ بہتر تیٚلہِ مہربٲنی کٔرِتھ